السَلامُ علیکُم مےٚ چھِ یِمو ساروٕے قٕسمہٕ کیو گاڑنِنگ مَنٛز چھِ مےٚ زیادٕ خۄش گَژھان پوش بناوٕنۍ پوشہِ باغ بناوُن تہِ کیازِ اَتھ چھِ وَجہہ مطلب ییٚلہِ اِنسان پوشہِ باغ چھِ بناوان تہٕ گۄڑنِچی کَتھ چھِ سُہ واریاہ زیادٕ یہِ سونچتھٕے خۄش گَژھان زِ ییٚلہِ یِم پَگاہ یِم پوش نٮ۪رن تہٕ اَمہِ سۭتۍ کوتاہ رُت ماحول چھُ أندۍ أندۍ بَنان تہٕ یُس یِم یِم پوش چھِ آسان یِم چھِ واریاہو طٔریقو فٲیِدٕ مَند یِم چھِ یُس مطلب سُہ ماحولَس مَنٛز چھُ سُہ بَدبو آسان سُہ چھِ اَمہِ سۭتۍ دور گَژھان تہٕ اِنسان سُند یُس دٮ۪ماغ چھُ آسان سُہ چھُ فرٮ۪ش گژھان یِم پوش وٕچِھتھ تہٕ سُہ چھِ واریاہ زیادٕ خۄش گَژھان سُہ چھِ کَِران دَپان بار بار بہٕ بیٚہما أتنٕے مطلب تٔمِس چھنہٕ دِل وَنان کیٚنٛہہ تَمہِ مَنٛز نیرُن سُہ چھُ واریاہ زیادٕ سُہ چھُنہٕ بور فیٖل کَران کیٚنٛہہ تٔمِس چھُ خۄش گَژھان تِمَن آب دیُن کَٹِنگ کَرٕنۍ مطلب شجاوٕنۍ سُہ چھِ تَتھ پانَس کُن اَٹریکٹہٕ کَران تہٕ یِم یِم پالِنیٹٲرٕس چھِ آسان تہٕ اَتھ چھُ یہِ فٲیِدٕ تہِ یِم پالِنیٹٲرٕس چھِ آسان تِم چھِ اَٹریکٹہٕ پوشس سۭتۍ گَژھان تہٕ تَمہِ سۭتۍ چھُ واریاہ زیادٕ فٲیِدٕ واتان کانٛہہ تہِ فروٹ بناونہٕ خٲطرٕ تہٕ اَگر أسۍ وُچھو أسۍ بناوو کُنہِ جایہِ کانٛہہ پارَک تہٕ اَتھ چھِ اَتھ ہیٚکہِ اِنسان مطلب اَگرے سُہ پوشہِ باغ بنایہِ سُہ ہیٚکہِ تَتھ مَنٛز واریاہ ویرایٹی أنِتھ تہٕ سُہ ہیٚکہِ اَصٕل پٲٹھۍ پَنُن بِزنٮ۪س تہِ کٔرِتھ تہٕ تٔمِس میلن اگر سُہ یژھہ رۄپیہِ زینٚنہِ تہٕ سُہ ہیٚکہِ واریاہ اصٕل پٲٹھۍ مطلب پَنُن روزگار بنٲیِتھ یِمو پوشو سۭتۍ تہِ اگر سُہ یژھہ پارَک بنٲوٕنۍ تور ہیٚکن مطلب لُکھ یِتھ تِم ہیٚکن اینجاے کٔرِتھ تِم ہیٚکن تِم بناون سُہ ٹیورِسٹ رِزاٹ بنایہِ سُہ تَتھ مطلب کانٛہہ پارَک چھِ اِنسانَس مطلب اَٹریکٹ کَران پانَس کُن پوشہِ باغ یُس چھُ سُہ چھُ تِتھاے پٲٹھۍ اَٹریکٹ کَران کٲنسہِ تہِ اِنسانَس پانَس کُن تہِ اَمے موٗجوٗب چھُ مےٚ واریاہ زیادٕ یہِ خۄش گَژھان